ہیٚلو اسلام علیکُم وعلیکُم سلام تُہۍ چھُو ٹھیٖک تُہۍ ؤنۍ تو مےٚ مےٚ ٲسۍ باغَس کَٹٲے کَرٕنۍ تُہۍ ہیٚکوٕ یِتھ پگاہ یا کٲلکیٚتھ ہیٚکوٕ تُہۍ یِتھ اَسَہِ مکلٲے تِکیازِ اَسہِ مکلٲے ژوٗنٛٹھۍ ژوٗنٛٹھۍ وٲلتھ ونۍ کَٹٲے ضروٗری کَرٕنۍ تہٕ تُہۍ أنۍ زیوکھ پانَس سۭتۍ لیبَر تہِ گۄڈٕ ؤنیو مےٚ تۄہہِ کۭتیاہ مطلب تۄہہِ کوٗتاہ یِیَو تُہۍ کوٗتاہ ہیٚیُو ٹھیٖک ترٛٮ۪ن باغن ترٛٮ۪ن باغَن کوتاہ ہیٚیُو مےٚ تُہۍ نو سَاس گوٚو ترٛےٚ ساس رۄپیہِ لاگس تہٕ بیٚیہِ حظ بیٚیہِ چھِ اَسہِ واریاہ کُجہِ تِم چھِ مِکسٕڈ کُجہِ تِم چھِ ژوٗنٹھۍ کُجہِ یہِ حظ کینٛہہ تِمَن چھِ تھوڑا گژھ سَخ آمُت کَٹٲے کَرٕنۍ تُہۍ یِیُو داہ مُزوٗر ہہ تُہۍ ؤنۍ تَو مےٚ یہِ تُہۍ کھیٚیُو بَتہٕ وَتہٕ یٔتی کِنہٕ تُہۍ أنیُو اورٕے سۭتۍ سۭتی چاے تہِ چیٚیِوٕ یٔتی کِنہٕ تُہۍ یِیُو گَری چیٚتھ ییٚتی تہٕ تُہۍ ؤنۍ تو مےٚ کیٛاہ چھِ باغَس کوٗتاہ ہیٚیُو تُہۍ أکِس باغَس ہییو تُہۍ ترٛےٚ ساس ہہ بیٚیہِ وُچھ زیوکھ بَلاے لَگو بیٚیہِ وُچھ زیوکھ اورٕ یِم گاسہٕ چھِنا گاسہٕ ژٹان وٹان گاسہٕ تہِ باغَس یِم امہِ خٲطرٕ تہِ وُچھ زیٚوکھ مُزوٗر بیٚیہِ چھِ مےٚ پارکہِ گَرِ تھوڑا گاڈنِگ کَرٕنۍ تہٕ تمہِ خٲطرٕ تہِ وُچھ زیٚوکھ مگر باغس گژھ باغس گژھ گژھٕنۍ کٹٲے اَصٕل تَتھ گَژھِ فصٕل تہِ پیُن برونٛہہ کُن پَتہٕ اَصٕل مگر مےٚ گَژھِ گَژھُن یہِ مطلب اَصٕل کٲم گَژھِ مےٚ گَژھٕن صاف کیٛاز مےٚ چھِ مےٚ ٲسۍ نیران أمۍ برونٛٹھ تہِ کٔم مےٚ کَٹٲے مےٚ ٲسۍ نیٚران ژوٗنٹھۍٕ اَصٕل ؤنۍ گژھَن یُہَس تہِ نیٚرٕنۍ اَصٕل اِنشاءاللہ تِکیٛازِ تُہُنٛد اَتھِ چھِ مےٚ بوٗزمُت تُہُنٛد اَتھٕ چھُ آسان اَصٕل بیٚیہِ کٹرٕ کَٹرٕ تہِ أنۍ زیٚوکھ اورَے پانَے تہٕ تُہۍ أنۍ زیٚو اورٕے تیٚلہِ پانٕے اَدٕ کیٛاہ یہِ چھُ واتُن بیٖروٗ تہٕ بیٖروٗ بَڈگوم چھُ یہِ واتُن جامعہِ مسجد نِش پَتہٕ یِمو بہٕ تۄہہِ باغَس تامَتھ سۭتۍ پانَے